ہیٚلو اَسلامُ علیکُم وعلیکُم اسلام جِناب یہِ حظ یہِ فیس بُکَس پٮ۪ٹھ حظ وُچھو اٮ۪ڈ آ یہِ شوٗز اَسہِ حظ اوس یہِ ٹرٛیٚکِنٛگ پٮ۪ٹھ گژھُن حظ دۄیہِ ژورِ دۄہَے حظ تہٕ وۅنۍ کَریاے یہِ چیٚک اَتہِ آیہِ فیس بُکَس پٮ۪ٹھ اٮ۪ڈ حظ تُہُنٛد تۄہہِ کیٛاہ حظ چھُو ناو اَچھا ٹھیٖک یہِ ؤنۍتَو حظ تُہۍ کَتھ اَکھ اَسہِ حظ اوس ٹرٚیٚکِنٛگ پٮ۪ٹھ گژھُن تہٕ شوٗز ٲسۍ ضروٗرت بیٚیہِ حظ اوس ٹیٚنٛٹ ضروٗرت آ شوٗز حظ ؤنِو حظ تُہۍ کُس ہیٛوٗ چھُ اَصٕل گژھان ٹرٛیٚکِنٛگ پٮ۪ٹھ حظ اَچھا وۅنۍ یِمَن کیٛاہ مطلب خٲصیتا چھِ

کِہیٖنٛۍ تہِ نہٕ کِہیٖنٛۍ تہِ نہٕ کِہیٖنٛۍ تہِ نہٕ

اَچھا یُس یہِ چھُس شوٗز حظ وَنٮ۪و نہَ حظ تۄہہِ شوٗز کیٛاہ ؤنٮ۪و تۄہہِ ناو اَتھ وایِلڈٕ کرٛافٹہٕ یہِ ؤنٮ۪و حظ اَمِچ رینج کیٛاہ چھِ اَچھا ترٛےٚ ساس پٮ۪ٹھ سِٹاٹ اَتھ چھِ مطلب خٲصِیَت چھِ یہِ اَچھا رٮ۪نٹَس پٮ۪ٹھ حظ شوٗز تہِ چھِ حظ رٮ۪نٹَس پٮ۪ٹھ اَچھا بَنٛد اَچھا یہِ ٹیٚنٹ ؤنِو تُہۍ واٹَر پرٛوٗفٕچ مطلب ٹیٚنٹ یہِ عام طور چھِ ٹیٚنٹ آسان تِمَن حظ چھِ یہِ آب گژھان چھِ روٗد

أسۍ حظ چھِ ترٛےٚ نفر

اَچھا ٹھیٖک حظ یہِ یہِ تُہۍ ؤنۍتَو تُہۍ یُس یہِ ٹیٚنٹ چھِنہٕ حظ آسان عام طور چھِ اَسہِ وُچھمُت أسۍ حظ ٲسۍ گژھان ٹرٛیٚکِنٛگ پٮ۪ٹھ تہٕ تَتہِ اوس تَتھ أنٛدۍ روٗد اوس نہ حظ پٮ۪وان تَتھ اوس تٔلۍ اَژان آب حظ اَچھا ٹھیٖک تِمَن کیٛاہ خٲصیت چھِ آسان

مطلب حظ یہِ اےٚ ٹُو زَڈ آسہِ کٔلِیر اَچھا ٹھیٖک اَچھا تَمِچ رینج کیٛاہ چھِ تَتھ کیٛاہ رینج چھِ تَتھ ٹٮ۪نٹَس اَچھا بہٕ چھُس دَپان ہُتھٕ کٔنۍ کۭتِس چھُ سُہ یِوان مٔلۍ اَگر نِمہون یہِ شاپ کَتہِ چھُو تۄہہِ شُپین اَچھا ٹھیٖک وَلہٕ حظ أسۍ حظ یِمَو تیٚلہِ پگاہ شاپسٕے پٮ۪ٹھ أسۍ کَرَو أتی کَتھ حظ اَدٕ حظ اَدٕ حظ اَدٕ حظ